قۄدرٔتی وسایل یِم کۄلگٲمۍ ڈسٹکس منٛز چھِ اتھ منٛز چھِ آب چھِ جنگلات چھِ یا سیٚکھ چھِ یا باجر چھِ وۄنۍ یُس یہِ آب چھُ کونثر ناگہٕ پٮ۪ٹھ چھُ واریاہ زیادٕ آب وسان اور یتھ آبس واریاہ زیادٕ لُکھ واریاہو کامٮ۪و خٲطرٕ استعمال چھِ کران چاہے سُہ آب پٲشی خٲطرٕ چھا زمین دٲری خٲطرٕ چھا یا کھٮ۪نس درۄکنس منٛز مدد کران اور یم تہِ ڈسٹکس ییٚتہِ ضلعس منٛز منسپلٹی کمیٹی چھِ تم چھِ زبردست کٲم کران تم چھِ واریاہ اصل کٲم کران یہ پنُن ایریا پنُن رقبہٕ صاف تھاونس منٛز